بہٕ چھَس واریاہ بہٕ چھَس نہٕ گٔمٕژ کُنہِ ایٚگزِبِشنَس منٛز واریاہ لَٹہِ چھُ مگر یوٚژھمُت مےٚ بہٕ گژھٕ ایٚگزِبِشنَس منٛز مگر موقعہٕ چھُم نہٕ مِلان کینٛہہ کیٛازِکہِ مےٚ چھِ واریاہ ٹایِم گژھان پَرٲیی کُن پَڑٲے کُن تہٕ بہٕ چھَس نہٕ ہیٚکان کٔرِتھ کینٛہہ کُنہِ ایٚگزِبِشنَس منٛز چھَس نہٕ ہیٚکان گٔژھِتھ مگر مےٚ چھِ پاے ایٚگزِبِشَنَس منٛز کیٛاہ چھُ گَژھان ایٚگزِبِشَن چھُ سُہ اَکھ چی جاے ییٚتیٚتھ أسۍ اگر کانٛہہ تہِ کٲم آسہِ سٲنۍ سِٹِچِنٛگ آسہِ سِلٲے کَڑٲے آسہِ وُڈ کاروِنٛگ آسہِ یَتھ منٛز واریاہ یِم ہینٛڈی کرٛیفٹٕس آسان وُڈ کاروِنٛگ آسہِ أسۍ چھِ تِمَن منٛز کَران کٲم تِم تِہِنٛد تَمے قٕسمٕکۍ چیٖز بَناوان تَتھ چھُ تَتھ ایٚگزبِشَنَس منٛز چھِ ترٛاوان تِم تِم چیٖز اَکھ فروختہٕ کَرنہٕ خٲطرٕ کٕننہٕ خٲطرٕ تاکہِ سون یہِ ٹیلَنٹ یہِ وٕچھنہٕ کہِ یہِ سون مطلب یہِ گوٚژھ یِنہٕ وٕچھنہٕ کہِ کیُتھ چھُ لُکَن منٛز ٹیلَنٹ أسۍ چھِ وَنان یہِ ایٚگزِبِشَن چھِ تیٚلی اَصٕل گژھان ییٚلہِ لُکھ یِوان چھِ اَتھ منٛز وٕچھان چھِ چیٖز یُس ییٚمِس اِنسانَس پَسَنٛد کٲنٛسہِ چھُ کانٛہہ چیٖز پَسَنٛد کھَسان سُہ چھُ پَتہٕ ہیٚوان سُہ چیٖز یہِ بیٚیہِ چھِ واریاہَن جایَن یَتھ سرینَگرَس منٛز گژھان یِم ایٚگزِبِشَن یَتھ اَکھ چھُ نزدیٖکٕے اَسہِ حیات اُمید حیات ایٚگزبِشَن چھِ اَکثَر گَژھان أکِس جایہِ بیٚیہِ چھِ واریاہَن جایَن چھِ ایٚگزِبِشَن گژھان أسۍ چھِ نہٕ مےٚ بوٗز پٔتمہِ لَٹہِ اوس کَشمیٖر یُنورسٹی منٛز تہِ ایٚگزِبِشَن اَکھ گوٚمُت مگر مےٚ ہیوٚک نہٕ ٹایِم کٔڑِتھ کِہیٖنۍ بہٕ ٲسٕس پَڑٲے سۭتۍ آوُر بہٕ ہیٚچھِس نہٕ گٔژھِتھ کِہیٖنۍ واریاہ شوق اوسُم بہٕ گژھٕ ہا اَتھ پَڑا اَتھ ایٚگزِبِشَنَس منٛز مگر مۄکھٕ چھُم نہٕ مِلان کِہیٖنۍ کیٛازِکہِ بہٕ چھَس پَران